گِنٛدُن چھِ امہِ باپَتھ ضروٗری گِنٛدُن تہٕ درٛۄکُن چھُ امہِ باپَتھ ضٔروٗری تِکیٛازِ اَمہِ سۭتۍ چھُ سون دٮ۪ماغ روزان فِٹ سٲنۍ وُستُکان چھِ روزان ٹھیٖک سون مطلب دٮ۪ماغ چھُ کَران اَمہِ سۭتۍ اَصٕل کٲم اَگَرے أسۍ مطلب کینٛہہ سُہ مطلب أسۍ چھِ روزان واریاہ اَصٕل اَمہِ سۭتۍ ہرکانٛہہ چھُ روزان اَمہِ سۭتۍ فرہ ٹھیٖک چھِ روزان اَمہِ سۭتۍ سُستہٕ چھِنہٕ روزان کِہیٖنۍ تہِ نہٕ دٮ۪ماغ چھُ روزان ٹھیٖک اِنسان چھُ روزان ٹھیٖک مطلب اَمہِ سۭتۍ چھِ اَسہِ واریاہ مَدَت ملان اَگَر أسۍ گِنٛدَو یُس نہٕ گِنٛدِتھ سُہ یِہٕے سُستہٕ قٲیِل بَنان یُس گِنٛد تہِ درٛوکہِ اَصٕل پٲٹھۍ سُہ چھُ روزان واریاہ اَصٕل اَمہِ سۭتۍ چھِ روزان ٹھیٖک اَمہِ سۭتۍ چھِ روزان صحت تہِ ٹھیٖک اَمہِ سۭتۍ چھُ روزان دٮ۪ماغ زیادٕ ٹھیٖک اَمہِ سۭتۍ چھِ روزان مطلب اَمہِ سۭتۍ چھُ اَوزار روزان ٹھیٖک وُستُخان روزان ٹھیٖک کانٛہہ پرابلِم نہٕ گژھان نہ جوڑَن نہ کُنہِ ہُتھ کٔنۍ چھُ آسان اِنسان سُستہٕ قٲیِل بَنان دٮ۪ماغ نہٕ کَران کٲم کِہیٖنۍ آلٕژۍ بَنان اِتھ کٔنۍ مطلب یُس نہٕ گِنٛدِ سُہ چھُ بَنان ٲلٕژۍ عجیٖب بَنان تَوے چھُ گِنٛدُن تہٕ درٛۄکُن واریاہ ضروٗری اَمہِ سۭتۍ چھُ روزان دٮ۪ماغ ٹھیٖک وُستُخان چھُ روزان ٹھیٖک اِنسان چھُ مطلب اَصٕل پٲٹھۍ وۄتھان بیٚہوان فریٚش آسان دٮ۪ماغ یا کٲم کَران اَصٕل پٲٹھۍ بَچہِ چھِ ہیٚکان سکوٗلٕچ کٲم اَصٕل پٲٹھۍ کٔرِتھ یُس بَچہِ گِنٛدِ درٛۅگ سُہ چھُ ہیٚکان پَتہٕ اَصٕل پٲٹھۍ تِکیازِ تٔمِس چھِ آسان دٮ۪ماغ واریاہ ٹھیٖک تہٕ اَسہِ پَزِ ہِندُستانَس منٛز پَزِ اَسہِ یہِ کَرُن زِ اَمہِ سۭتۍ ہیٚکو أسۍ پَنٕنۍ یِم گِنٛدِن گِنٛدُن درٛۄکُن ہیٚکو أسۍ اَمہِ سۭتۍ اَصٕل تھٲیِتھ اَسہِ پَزِ اَتھ مُتعلِق پَزِ اَسہِ پَرُن مطلب اَتھ مُتعلِق پَزِ اَسہِ پَرُن گِنٛدُن درٛۄکُن اَتھ مُتعلِق پَزِ اَسہِ پَڑٲے کَرنہِ حٲصِل یِتھ کٔنۍ پَزِ اَسہِ برونٛہہ پَکناوُن یا ساروی کھۄتہٕ زیادٕ اَسہِ پَزِ مطلب یِم تہِ یَتَس تہِ مطلب گراوُنٛڈ چھِ کانٛہہ یا کینٛہہ تَتھ خٲطرٕ پَزِ اَسہِ اَصٕل جاے شہرٕنۍ گِنٛدنَس خٲطرٕ یا گرٛاوُنٛڈ پیٚیہِ شہرُن کِرکَٹ والٮ۪ن خٲطرٕ فُٹ بال والٮ۪ن خٲطرٕ بیڈمِنٹَن گِنٛدان خٲطرٕ یِمَن جایَن یِمَن خٲطرٕ پَزِ اَسہِ مطلب جاے شہرٕنۍ اَصٕل پٲٹھۍ یا بیٚیہِ پَزِ اَسہِ أسۍ چھِنہٕ اَتھ اَتھ رِلیٹِڈ مطلب یُس یہِ گِنٛدُن تہٕ درٛۄکُن چھِ اَتھ خٲطرٕ چھِنہٕ أسۍ مطلب جمع پوٗنٛجی کَران کِہیٖنۍ تہِ نہٕ مطلب کانٛہہ کانٛہہ جَماتھا نیرِ ہے ہِندوستانَس منٛز یا بیٚیہِ کُنہِ جایہِ پَتہٕ کَرٕہَن تِم اَتھ خٲطرٕ مطلب سۄمبراوہَن تِم پونٛسہٕ أتی یہِ گِنٛدُن پَکناوہو أسۍ برونٛہہ اَتھ خٲطرٕ سۄمبراوہَن تِم پونٛسہٕ أتی شہرٕہَن اَکٕے کانٛہہ جاے یہِ یہِ پَزِ اَسہِ کَرُن أتی مطلب ہِندوستانَس مَنٛز پَزَن اَسہِ یِمَے یِمَے چیٖز کَرٕنۍ أتی پَکہِ یہِ برونٛہہ برونٛہہ مطلب یہِ یِم گِنٛدنٕکۍ چھِ کِرکَٹ چھِ والی بال چھِ فُٹ بال چھِ پَرُن پَزِ اَسہِ اَسہِ پَزِ اَتھ خٲطرٕ جاے شٮ۪رٕنۍ اَسہِ پَزِ مطلب اَگَر أسۍ جمع پوٗنٛجی کَرہو تمہِ سۭتۍ تہِ پَکہِ ہے یہِ واریاہ برونٛہہ تِکیٛازِ اَتھ خٲطرٕ چھِ اَتھ چھِ پونٛسہٕ لَگان اَتھ چھِ مطلب اَکھ پونٛسہٕ لَگان جاے لَگان پَرُن چھِ پیٚوان اَمہِ باپَتھ کیٚمہِ باپَتھ اَمی گِنٛدنہٕ تہٕ درٛوٚکنہٕ باپَتھ کیٛاہ کیٛازِکہِ یہِ گژھِ ہے ہِندُستانَس منٛز تہِ گژھِ ہے یہِ تِکیازِ ہِندُستان چھِ اَتھ واریاہ پَتھ ؤنہِ باقٕیو مُلکو نِش سُہ تہِ روزِ ہے اَتھ گِنٛدنَس درٛوٚگنَس یِمَن باقٕیَن چیٖزَن منٛز روزِہے سُتہِ برونٛہہ ایٚمے سۭتۍ اگر مطلب اَتھ مِلہِ ہے تھوڑا سَپوٹ مِلہِ ہے لُکَن ہُنٛد